السلام علیکُم ورحمتہ اللہ وبرکاتُہ یُتھُے أسۍ یِم کامَن موسٹ کامَن ہیٚلٕتھ اِشوٗز چھِ نہَ حظ یِوان یِم حظ سٲنۍ پیٖپُل چھِ کَران فیٖل اَتہِ گوٚژھ حظ دٔلیٖل اَتہِ چھِ گژھان کٲم حظ کٲنٛسہِ مِثال اَسہِ چھِ سوپرٕ روزان حظ اَتہِ چھِ گژھان کٲم اَتہِ چھِ گوٚو بس کانٛہہ بٮ۪مار حظ وۄنۍ بی۪ٚمار گوٚو تہٕ کٲم چھِ گَژھان اَسہِ چھِ گَژھان ہاسپِٹَل ہاسپِٹَل چھِ أسۍ گَژھان تہٕ تَتہِ چھِنہٕ آسان ڈاکٹر کیٚنٛہہ گۄڈنیُک سوال اَسہِ زن آسہِ پیشنٛٹَس آسہِ کانٛہہ اِنفٮٚکشَن آسٮ۪س یا کَلَس دود وود اوسُس گٔے حظ کٲم تہٕ أسۍ گژھو مان ژٕ شامَس ڈاکٹرس تہٕ ہاسپِتل تہِ چھِ آسان حظ کَم مان ژٕ یَلہٕ آسان کَمسٕے کالَس پَتہٕ چھِ پٮ۪وان ٹھُک ٹھُک کَرُن تِمَن تِم ڈاکٹر تہِ چھِ آسان شۅنٛگمٕتۍ تِمَن تہِ چھُ آسان خبر کیٛاہ دٔلیٖل حظ گٔمٕژ وۄنۍ وۄنۍ حظ ترٛوو تِم حظ چھِ ترٛاوان وۄنۍ یَلہٕ حظ پَتہٕ چھِ کٲم گژھان حظ یُتھُے تِم وۄنۍ یلہٕ چھِ نہٕ حظ ترٛاوان أسۍ حظ چھِ وَنان تِمَن اَمہِ آے چھِ پیشںٛٹَس وۄنۍ یہِ دود کَلَس وَلَس دود تِم تہِ نہٕ حظ چھِنہٕ کَران اَمہِ آیہِ چیکِنٛگ وَکِنٛگ کِہیٖنٛۍ تِم حظ چھِ والان کٲشِرۍ پٲٹھۍ حظ زَڈ والٕنۍ نَکھٕ تِم چھِ والان حظ زََڈ نَکھٕ تِم چھِ وَنان أمِس کٔرِو مٲلِش أمِس کٔرِو کیٛاہتانۍ أمِس کٔرِو کیٛاہتانۍ أمِس گٔجو دٔج گٔنٛڈہوٗس کیٛاہتانۍ دۄد چاوٕنٲوہوٗن أسۍ کیٛاہ حظ دۄد چاوٕناوہون سُہ ژٕ وَن حظ زِ پاسہِ اِللہ اگر حظ پیشنٛٹ چھُ بٮ۪مار چھٲتۍ چھَس خراب تٔمِس کیٛاہ مٲلِش کَرو تہٕ میٛٲنۍ أپیٖل چھِ یی تہٕ پَتہٕ چھِ أسۍ کَران حظ کٲم تَمہِ پَتہٕ وُچھ وۅنۍ مہٕ حظ چھِ آسان پٮ۪ٹھٕ چھِ سانہِ علاقہٕ ییٚتہِ سوپرٕ اَتہِ چھِ گژھان حظ سُلے ہَسپَتال اَتہِ چھِ گژھان یِم میڈیکَل شاپ چھُ گژھان سُلے بنٛد پَتہٕ چھِ أسۍ وَنان یِمَن بیٚیہِ اَتہِ چھُنہٕ میڈیکَل شاپ بنٛد تہٕ وۄنۍ کٔرِو کٲم وۄنۍ دِیِو أتی دوا پھٔلۍ زٕ اے یِم حظ چھِ کَران قسَٕم ہے اَسہِ چھِنہٕ کِہیٖنٛۍ أسۍ کیٛاہ کَرو اَسہِ کٕم گٔے پٲدٕ ییٚتہِ سُہ بٮمار بِچور حظ روزان سُہ حظ چھِ پَتہٕ تٔتھۍ آیہِ روزان پَتہٕ حظ آسان بچار راتَس کَران چھۅرٕ چھۅرٕ سُہ بِچارٕ